اسلامُ اَصٕل پٲٹھۍ ہہ آ ٹھیٖک پٲٹھۍ کَم چھِو اہن سا کٔرِو عرضا سیٖمَٹھ ہہ ژےٚ کٔمۍ ووٚنَے أسۍ چھِ کٕنان سیٖمَٹھ

آچھا تۄہہِ کُس سیٖمَٹھ چھُو وۄنۍ ضوٚرَتھ واریاہ سیٖمَٹھ چھُ واریاہ سیفکو چھُ آچھا تہٕ یہِ کَتھ چھُو تۄہہِ سیٖمَٹھ لاگُن

آچھا یہِ چھُوا تۄہہِ کٕنَس بَکار کِنہٕ آر سی کامہِ چھُو بَکار کِنہٕ یہِ چھُو کُنہِ سرکٲرۍ کامہِ بَکار

اَتھ چھَنا الگ الگ ریٹ یہِ مہ چھِ پَنٕنۍ ریٹ یہِ پانَے کَرِ اِنسان وۄنۍ أسۍ تہِ گٔژھِس رۄپیہِ داہ زینٕنۍ تہٕ یہِ چھُوا آر سی کھالُن کِنہٕ یہِ چھُ کَنٮ۪ن تیٚلہِ حظ گوٚژھ آسَن اَصلٕے اگر الٹرٛا ترٛایِہوٗ تہٕ سُہ گژھِوٕ پانٛژھ ہَتھ ہیوٚر ہیوٚر باقیَن جایَن کوٚروٕ نا تۄہہِ مولوٗم سیٖمَٹھَس کیٛاہ چھِ ریٹ آچھا تہٕ وَنہ آز چھُنہٕ کیٚنٛہہ وٲتِن سیٖمَٹھ پَرواے چھُنہٕ کیٚنٛہہ تہٕ تۄہہِ وَنہِ وَن ژٕ ژےٚ کُس اکھ چھُے ضوٚرَتھ کُس قٕسٕم چھُے ضوٚرَتھ سیفکو والٮ۪ن ہُنٛد سیفکو والٮ۪ن ہُنٛد تہِ چھُ اَصٕل تہٕ یہِ تہِ چھُ اَلٹرٛا سیٖمٹ تہِ چھُ اَصٕل وۄنۍ چھُو تۄہہِ پَنٕنۍ تۄہہِ کَتھ منٛز ییٖوٕ برابردی تہٕ کُس اَکھ رٔٹِو یہِ چھُنا نیُن چھُو تۄہہِ یہِ ما چھُو مےٚ نیُن یہِ کیٛاہ زَن چھُ مےٚ نیُن یہِ چھُو نیُن تۄہہِ بہٕ چھَس مےٚ چھُ کٕن بہٕ چھَس کٕنٕنچ مےٚ چھُ کٕنُن مےٚ چھُ درٛوگ تہِ کٕنُن مےٚ چھُ سروٚگ تہِ کٕنُن یُس تۄہہِ پانَس باسہِ یَتھ منٛز یَتھ منٛز تۄہہِ پانَس کُس بیگ لَگِوٕ تہٕ سُہ وۄنۍ کۭتیٛاہ بیگ چھُو تۄہہِ یِم ضوٚرَتھ یہِ کُس قٕسٕم یہِ کُس قٕسٕم رٔٹِو تُہۍ مےٚ دوٚپ تُہۍ رٔٹوا اَلٹرٛا رٔٹوا کِنہٕ سیفکَو یہِ چھُو دۄشوَے چھِ یِوان درٛوگ تُل سا پَرواے چھُنہٕ کیٚنٛہہ اچھا تُلِو بِہِو خۄدایَس سوال تہٕ دۄیہِ دۄہہِ واتِوٕ